وَعلیکُم اَسلام وللہ اَلحَمدُاللہ ژٕ چھُکھا ٹھیٖک گوٚبلا اَلحَمدُاللہ گوٗبرا ژٕ چھُکھا ٹھیٖک ہے ما چھُکھ اَز نا کَریے مےٚ اوٗترٕ مگر اَتہِ تُل نہٕ کٲنٛسہِ فوٗنُےتٔمہِ ساتھ

اَتھ کیٛاہ ریٚٹ پَہاڑ کِس مانٛچھَس کیٛاہ چھِ ریٚٹ جَرمنی ہُنٛد ییٚتُک ییٚتُک شُپینُک مانٛچھ طاقتی کُس چھُ زیادٕ طاقتی آ یُس طاقتی آسہِ سُے چھُ مےٚ ضروٗرت مَگر لاسٹ لٹہِ یُس مانٛچھ اوسُتھ سوٗزمُت تتھ منٛز أس ایٚمپوٗرٕٹی آ بِلکُل یُس لاسٹ لٹہِ اوسُتھ سوٗزمُت

ہے سُہ حظ وٲتۍ مَگر پٔتۍمہِ حِصہٕ پٔتۍمہِ لَٹہِ اوسُتھ سوٗزمُت سُہ مانٛچھ سوٗز زِ نہٕ کِہیٖنٛۍ تُہۍ چھُو نا اَتھ کھنٛڈ تہِ رَلاوان ہَے ژٕ کیٛاہ وَنان پٔتۍمہِ لٹہِ ہا دیُتمے مےٚ ساس رۅپیہِ ایٚڈوانس ہے دِموو دِموو دِموو مےٚ چھُ وُنکیٚن کارٕبار تھوڑا پینٛڈِنٛگ روٗدمُت تَوے آ مےٚ گژھِ نا مال وۅتھُن گۅڈٕ ہے اَدٕکہ سُہ شٲطِر اوس تٔمِس چھُے ناو عادِل عادِل سُہ اوس مےٚ دُکانَس متیٚوٗمُت آ وۅنۍ ترٛومکھ مےٚ ایف آے آر ایف آے آر ہا ترٛومکھ مےٚ چَلوٗ چَلوٗ ٹھیٖک گوٚو اوٗ کے اَسلامُ علیکُم